یِم پانٛژھ تٲریخ یِم مےٚ یاد چھِ تتھ منٛز چھُ اکھ تٲریخ اکھ پانٛژھ زٕ ساس تہٕ ترٛےٚ ییٚمہِ دۄہ میانہِ بیٚنہِ ٲس بیٚنہِ ہُنٛد اوس خانٛدر دوٚیِم تٲریخ ہسا چھُ یُس مےٚ یاد چھُ تمہِ دۄہہ اوس ستووُہ ژور زٕ ساس تہٕ پانٛژھ تمہِ دۄہ گٔیاوُس بہٕ دِلہِ گٔیاوُس بہٕ تمہِِ دۄہ چکرس ترٛیِم تٲریخ یُس چھُ سُہ چھُ دہ پانٛژھ زٕ ساس تہٕ کاہہ ییٚمہِ دۄہ مےٚ دٔہمہِ ہُنٛد امتِحان پاس کریٚو ترٛیِم ژوٗرِم تٲریٖخ یُس چھُ تمہِ دۄہ اوس ترٛووُہ شیٚے زٕ ساس تہٕ کاہہ ییٚمہِ دۄہ مےٚ بٔہمہِ جماعژ ہُنٛد امتِحان دِتیو تہٕ بہٕ گٔیاوُس پاس پونٛژم تٲریٖخ یُس مےٚ یاد چھُ تمہِ دۄہہ اوس تٲریٖخ ستووُہ ٲٹھ زٕ ساس تہٕ اردہ ییٚمہِ دۄہ میٲنِس بٔڑس بٲے سُنٛد خانٛدر اوس